ٹؠکسٹایلز پَلو چھِ بَناوان بوٗٹھ چھِ نؠبرٕ پؠٹھ ویٚسے ٹؠکسٹایلَس گٔے پَلوَن ہٮ۪نٛدی نؠبرٕ چھِ پَلو بَناوَان عام چھِ دہلی منٛز پَلو بَنان پویٹری طپہعترےظ سرٛشہٕ کرَال اوس شٲعِر کٲشُر شٲعِر رُسل میٖر اوس پینٹِنٛگ اَسہِ چھِ ییٚتی مطلب اَکھ پینٹَر تٔمِس ہِش پینٹِنٛگ چھُ نہٕ کَران کٕہنۍ خاب منٛزٕ تٔمِس اَگرے کینٛہہ تہِ وَنو سُہ چھُ پیٹِنٛگ کَران اَصل پٲنٛٹھۍ پینٹِنٛگ کَرَان بیٚیہِ گٔے ڈِشز ڈِشز چھؠس بہٕ بَناوان نَمکیٖنَس منٛز چھَس بہٕ بَناوَن کَڑٕ چھِ بَناوَن چاہے مَٹَر آسہِ آلو آسہِ یا پیاز آسہِ گَنڈٕ آسہِ ترٛؠشوٕنی منٛز ہۄچھِ بہ اَکھ چھِ اَنٕنۍ گنٛڈٕ چھُ اَنُن تَتھ چھُ نوٗن تراوُن چھُ گۄڈٕ سُہ چھَلُن نوٗنہٕ سۭتۍ پَتہٕ چھُ آبَس منٛز گرٛاے کڑنٛی تَتھ چھُ دُہ وُہ ژَلان تٔتھۍ سۭتۍ تَو پَتہٕ چھُ تَتھ پیٚیہِ نوٗنہٕ پیوٗنٛت کھَنٛڈ ترٛاوُن یا سِرکہٕ چھِس ترٛاوان وَٹ ایٚوَر کیٛاہ ترٛایِنَس کیاہ نہٕ ترٛٲیِنَس مگر بہٕ چَھس ترٛاوان اکھ چھس بٕہ اَنان بیٚسَن بیٚیہِ چَھس بٕہ انان گنٛڈٕ پُھوٚل بیٚیہِ چھُس نوٗن تہٕ بیٚیہِ چھِ أسۍ صِرف فاین اَنان تہٕ بَنَو تٔتھۍ منٛز بیٚیہِ چَھس بہٕ بیٚاکھ کٲم کَران مَٹر چھُ مَٹر چھِ وَزوُن تھَاوان أسۍ راتَس وَزوُن تھُوٚو پتہٕ تھُوٚو فیانُن چھانہِ منٛز چھِ تھاوان پَتہٕ پھیانُن تیٚمہِ پَتہٕ چِھس کَران کٲم چھِ تَتھ تہِ نوٗن اَنٕنۍ بیٚسن اَنٕنۍ سِرکہٕ چِھس نہٕ ترٛاون کینٛہہ ترٛاوہوس أتی کینٛہہ مطلب ییٚمہِ سۭتۍ سہُ کَلٲڑ چھُ گژھان کَلٲڑ چھُ بیٚسنہٕ ویٚسے بیٚسن چھِ آسان کَلٲڑٕی ہِش تھُوڑا تہٕ سُہ چھِ بیٚسنہِ سۭتی کَلٲڑ گَژھان سُہ چِھِ تَتھ رِِفایِنَس منٛزٕی کَران مےٚ بناوان چھُ سُہ رِفایِنَس منٛزٕی یا آلو چِھِ آلو تہِ چھِ أسۍ اِتھے پٲٹھۍ اَنَان تَتھ چھِ مگر نِکۍ نِکۍ پیٖس پیٚوان کَرٕنۍ زٲوِلۍ پیٖس یِم تِم رٔتۍ چھِ گَژھان یَتھ مَطلَب عام چھِ وَنان کَالہٕ مُوجہٕ أسۍ تِتھٕے پٲٹھۍ چھِ أسۍ تَتھ تہِ کَران قاَلَن ہٕنٛدی پٲٹھۍ چھِ بَناوَان أسۍ تَتھ تہِ بنوو سُہ تہِ کوٚر اَصۭل پٲٹھۍ تروو تَتھ تہِ نوٗن ووٗن چھوٚل سُہ تہِ اَصٕل پٲٹھۍ تَو پَتہٕ تھوٚو سُہ تہِ پھِیانُن کُنہِ چَھَانہِ وانہِ منٛز تھوٚو پھِیٲنِتھ چھُ سُہ آبہٕ وابہٕ آسان اَصٕل پٲٹھۍ أنۍ بیٚسَن بیٚیہِ ترٛووس نُنہٕ پیٚونٛت بیہٕ اوٚن رِفایِن بیٚیہٕ تَتھ چھِ تھوڑا کَلر أسۍ ترٛاوان سُہ چھُ مےٚ وۄضوٗل گژھان سُہ چھُ گژھان واریاہ بہتَریٖن وٕچھنَس منٛز چھُ سُہ خۄش گژھان تہٕ کھیٚن چہِ چھَنہٕ کَتھٕے بیٚیہِ گژھِ سُہ تھوڑا تُرٛوٚش تُرٛوٚش کِرسپی آسُن تَتھ چھُ لَگَان پَتہٕ تِتھ کٲنٛٹھۍ زیادٕ مَزٕ کھیٚنَس